واڑ ون ہسا چھِ اکھ جاے یۄس زَن اکھ خوٗبصوٗرت ٹوٗرِسٹ پٔلٮ۪س چھِ یۄس زَن گورمٮ۪نٹَس پَزِ ہا پرموٹ کَرٕنۍ ٹوٗرِسٹٮ۪و خٲطرٕ یہِ جاے چھِ اکھ وٮ۪لی اکھ یۄس پوٗرٕ بَوُنڈ چھِ کٔرِتھ موٹٮ۪نَو سۭتۍ اَتھ جایہِ نزدیٖک چھُ اکھ گِلٮ۪شَر تہِ ییٚمیُک آب اَتھ سٲرسٕے وٲڈوَن وٮ۪لی کُن وَسان چھُ اَتھ چھُ وَنان لٮ۪دٔر یہِ بیٚیہِ چھُ اَتھ وٲڈوَنَس منٛز اکھ گوٚن جنگَل ہسا چھُ اَتہِ یَتھ منٛز زَن دٮ۪ودار چھُ کاوِروٗ چھُ یِہِندۍ کُلۍ چھِ اتہِ بیٚیہِ چھِ بٮ۪اکھ اکھ جاے تَتھ چھِ وَنان اٮ۪پٔل وٮ۪لی اَتھ اَتہِ چھِ خٲلی ژوٗنٹھ کُلۍ یِم زَن اَتِچ خوٗبصوٗرتی چھُ تَتھ چھُ تٔمۍ چار چاند لَگاوان گورمٮ۪نٹَس پَز یہِ جاے تہِ پرموٹ کَرٕںۍ ٹوٗرِسٹ خٲطرٕ